ڈِسٹرکٹ بڈگٲمِس منٛز چھِ واریاہ سکوٗل یا کہ کالجِچ کَتھ کَرو ییٚتہِ اَصٕل فیٖس چھُ اگر أسۍ کَتھ کَرو ڈِگری کالج ژارِ شٔریٖفٕچ سُہ چھُ اَکھ اَصٕل ڈِگری کالج یا اوکٕسفٲڑ سکوٗل بَڈگامٕچ سُہ چھِ واریاہ اَصٕل سکوٗل یُس یہِ اوکٕسفٲڑ سکوٗل چھِ تَتہِ چھِ بَچَن اَصٕل پَرناوان لٮ۪کھناوان بیٚیہِ چھِنہٕ تَتہِ تیوٗتاہ تہِ فیٖس کِہینۍ زِ اِنسان گژھِ عٲجِز تِمَن فیٖس بَرنہٕ خٲطرٕ نہ بالکل نہٕ کِہینۍ نہٕ سُہ چھُ واریاہ اَصٕل سکوٗل یا کہ ڈی پی اٮ۪س بَڈگام یُس ماننہٕ چھِ وٕنکٮ۪ن سکوٗل یِوان اَمیُٚک رِزَلٹ تہٕ واریاہ اَصٕل آسان چھُ أسۍ چھِ کَران کَتھ پَنٛنے کالجِچ کَرو أسۍ کَتھ یُس ژارِ شٔریٖفہٕ کالج چھُ سُہ چھُ اَکھ اَصٕل کالج بیٚیہِ چھُ تَتیُٚک وِو واریاہ زیادٕ تہٕ خۄٗبصوٗرت ووکیشنَل ٹرٛینِنٛگ ہِنٛز کَتھ کَرو یا کہ أسۍ کَرو فیٖسٕچ کَتھ فیٖس تہِ چھُنہٕ ییٚتہِ تیوٗتاہ زیادٕ ہاے تہِ آسان کینٛہہ یوٗتاہ أسۍ باقیَن سکوٗلَن منٛز وٕچھان چھِ تیوٗتاہ فیٖس چھُنہٕ یِمَن سکوٗلَن منٛز کِہینۍ تہِ